آ مےٚ چھِ واریاہ گیمہٕ گِندِمژٕ تہٕ بہٕ چھُس وٕنہِ تہِ گِندان واریاہ ویٖڈیو گیم بیٚیہِ چھُس گِندان لایک جی ٹی ایف فایو چھُس بہٕ گِندان فور زیٖزو ہورِزن فایو تہٕ تہٕ یِم کِیازِ چھِ مےٚ پَسند یِم گیمہٕ چھِ مےٚ توے پَسند کِیازِ تُہۍ وٕچھو ویٖڈیو گیم اتھ منٛز چھِ آسان ریٖل ریٖل یہِ چھنہٕ رِیٚلسٹِک تہٕ بیٚیہِ چھِ آسان اتھ گرٛیفِک ایڈوانٕس لیٚوٕل گرٛیفِک تہٕ بیٚیہِ چھِ سیٚنسوٕٹی تہٕ اصل آسان بیٚیہِ أمَن اتھ گیمہِ گِندنَس منٛز چھِ اسہِ مزٕ سُہ چھنہٕ موبایل گیمَن منٛز یہِ اتھ گیمہِ ہٮ۪کو أسۍ یہِ کٔرِتھ کہِ زِ اَگر اسہِ کانٛہہ گٲڑۍ پَسند آسہِ مَگر أسۍ ہٮ۪کو نہٕ سُہ رِیل لایفہِ منٛز أنِتھ کینٛہہ مَگر یِمَن گیمن منٛز ہٮ۪کو أسۍ پٔرچیز کٔرِتھ زِ پَنٕنۍ دِلٕکۍ تَمنا چھِ تہٕ یہِ چھِ مۄکلان تہٕ بیٚیہِ چھِ مےٚ ویٖڈیو گیم کِیازِ پَسند اوٚہُند گرٛیفِکٕس سۭتۍ تُہۍ وٕچھِو موبایل گیم اَگر أسۍ گِندو گِندو تتھ چھنہٕ تِتھۍ گرٛیفکٕس آسان تِژھ سیٚنسوٕٹی آسان تہٕ تِژھ کالٹی آسان کینٛہہ مَگر اَگر أسۍ وٕچھو یہِ ویٖڈیو گیم اتھ چھِ آسان کالٹی تہٕ اصل تہٕ بیٚیہِ چھِ آسان اتھ اصل سیٚنسوٕٹی تہِ تہٕ بیٚیہِ چھ اتھ اکھ چیٖز بیٚیہِ چھ اتھ آسان سُہ بیٚیہِ چھُ اتھ آسان سُہ فیٖل اکھ تہٕ فیٖل اکھ گیمہِ منٛز تہٕ بیٚیہِ اَگَر